اِنڈِیا ہس منٛز چھُ ایٚجکیشَن سِسٹَمَس منٛز واریاہ کینٛہہ اِمپرومیٚنٹٕچ ضروٗرَت فار ایٚگزامپٕل ییٚتہِ چھُ ڈِجِٹَلَیزیشَن چھَنہِ ییٚتہِ کینٛہہ أسۍ چھُ ییٚتہِ چھُ اِنڈِیا ہَس منٛز أسۍ پرانہِ حِسابٕے وُنہِ بوڑن پٮ۪ٹھ چاکَو واکَو سۭتۍ لیٚکھان وِنکیٚس تہِ ٹیٖچَر چھُ لیٚکھان چاکَو سۭتۍ اَسہِ پَزَن یِم چیز ڈِجِٹَلَیزیشَن پیہِ کَرٕنۍ تمہِ سۭتۍ چھُ گَژھان ڈِجِٹَلَیزیشَن سۭتۍ بَدِل چیٖز سِٹوڈَنٹَس اَکھ وِجوَلایٚزیشَن ہُران وِجوَلایٚزیشَن مَطلب گوٚو فار ایٚگزامپٕل تٔمِس چھُ گَژھان کٲم سُہ چھُ وِچھان اکھ بوڑ تَتھ کُن تٔمِس چھُ پوٗرِ بیٚہوان دٮ۪ماغَس منٛز کہِ اَتٮ۪ن کیٛاہ قٕصہٕ آسہِ گوٚمُت بیٚیہ چھِ ییٚتہِ ساروٕے کھۄتہٕ بوٚڑ بارٕ چیٖز لیگِنٛگ اِنڈِیا ہَس منٛز کہِ ییٚتہِ چھِ أکسی چیٖزَس تھَپھ کَران فار ایٚگزامپٕل ییٚتہِ چھُ سِٹوڈنٹ دَپان گوٚڈے یا بَنہٕ بہٕ ڈاکٹَر یا بَنہٕ بہٕ اِنجینِیَر یا بَنہٕ بہٕ ہُہ یا بَنہٕ بہٕ یہٕ فاریٖنَس منٛز چھُنہِ یہٕ کینٛہہ تَتہِ چھُ ساروٕے کھۄتہٕ رُت چیٖز یٔمِس یَتھ منٛز چیٖزَس منٛز ٹیلنٛٹ یا یٔمِس یَتھ چیٖزَس منٛز چھُ اِنٹرسٹہٕ سُہ چھُ دَپان کہ بہٕ بَنہٕ یِی یُس سَکسیٚسفُل تہِ چھُ گَژھان